ہیٚلو اسلام علیکُم اہن تُہۍ چھِو حظ زینب بُٹیٖک پیٚٹھ آ بِلکُل اسہ حٕظ اوس تُہٕنٛدِ بُٹیٖک بارے مَنٛز واریاہ بوٗزمُت کہ یہِ چھُ واریاہ زیادٕ اصل بُٹیٖک تہٕ امچ بوز اَسہِ وارہَن جاین تٲریٖف تہٕ تہٕ اَسہِ وچھ امک پلو تہِ مَطلَب سُیِتھ کِتھ چھو تۄہہِ اَسہِ حظ پَننِس مےٚ حظ چھُ خاندَر تہٕ مےٚ اوس خٲطرٕ یہِ وردَن سوناوُن تہٕ نہ نہ ایٚڈرس چھَ نہٕ مےٚ پتہ کینٛہہ تُہۍ اگر مےٚ ایٚڈرس ٹھیٖک ٹھیٖک ٹھیٖک تہٕ مےٚ ؤنتو یہِ مَطلَب یہِ وَردَن گَژھے ٹایمَس پیٚٹھ تیار یہِ چھُ مَطلَب ریٹ ویٹ کیاہ چھو تُہۍ ہیٚوان اَتہِ

اچھا ٹھیٖک مےٚ ؤنتو وَنٛۍ وَنۍ زَن آسہِ اَسہِ مَطلَب بَلکَس مَنٛز واریاہ زیادٕ مَطلَب پَلَو آسن سوناوٕن مَطلَب چھ تتھ چھَ تۄہہِ کینٛہہ آفر تھوومُت مَطلَب ڈِسکاوُنٹ وِسکاوُنٹ سُہ گَژھِ نہ آسُن گۄڈنیٚتھے پَتہ مَطلَب تھوڑا ڈِسکاوُنٹ کمہِ حِساب چھو تُہۍ بِلکُل بِلکُل اَسہِ چھ واریاہ زیادٕ مَطلَب یہِ مےٚ کیازکہ مےٚ اوس امکۍ واریاہ زیادٕ بوٗزمُت مےٚ وٕچھ پِپِنٛگ تُہٕنٛز سۄ چھِ واریاہہ زیادٕ اصل سۄ چھَ نہٕ مَطلَب یہِ کینٛہہ یِتھ پٲنٛٹھ آز اورٕ چھِ یِم آسان سُوان پلو ونہ چھ آسان کالہٕ لاگنے صُبَن چھِ آسان سۄ ٹیب ؤژھمٕژ تہٕ بِلکُل بِلکُل تُہُٛد یہِ وُچھ مےٚ ریٹ سۄ چھِ واریاہ زیادٕ مَطلَب اصل فِکسِڈ چھِ سۄ مَطلَب سۄ چھَ نہٕ زیادٕ اورٕ زیادٕ تہِ چھَ نہٕ ریٹ کینٛہہ کیاز آز چھِ رَٹنے نارمل ریٹ چھِ آز چھِ رَٹنے یہِ مےٚ دوٚپ خَبَر ینہ برونٛٹھ کرہو بہٕ فون تُہۍ کٔرۍ زیٚو مےٚ یہِ پَنُن کَنٹیٚکٹ نمبر کٔرۍ زیٚو تُہۍ مےٚ سیٚنڈ تُلِو حظ اسلام علیکُم